ییٚتہِ چھِنہٕ اسہِ ویٚکسِنیشَن سیٚنٹَر بلکُلٕے کِہیٖنۍ ییٚتہِ چھِ رِسورسَن ہنٛز واریاہ زیادٕ کٔمی ییٚتہِ تہٕ سُہ چھُ ڈایریٚکٹٕلی پیٚوان سانہِ زندگی پٮ۪ٹھ اَثر ویٚکسِنیشَن سیٚنٹر چھِنہٕ ییٚتہِ کیٚنٛہہ اسہِ چھُ پیٚوان کۄلگوم کھسُن ویٚکسِنیشَن سیٚنٹر تٔتے پیٚوان ویٚکسیٖن کَرناوٕنۍ بَچَن بَچَن یا اسہِ ییٚتہِ چھُ پیٚوان اسہِ واریاہ دوٗر کَرٕنۍ ییٚتہِ چھِنہٕ نزدیٖک کِہیٖنۍ تہِ ییٚتہِ ٲں واریاہ شارٹیج چھِ ییٚتہِ واریاہ رِسورسَن ہنٛز شارٹیج چھِ اسہِ واریاہ تَمہِ سۭتۍ چھُ اسہِ پیٚوان ڈاریٚکٹہٕ سانہِ زندگی پٮ۪ٹھ اَثر ییٚتہِ چھِ گژھان واریاہ پرابلِم اسہِ ویٚکسِنیشَن سیٚنٹَر چھییی نہٕ ییٚتہِ ییٚتہِ چھُ اسہِ پیٚوان زٕ گام ترٛےٚ گام دوٗر گژھُن بَچَن ویٚکسیٖن کَرُن یا بدل کیٚنٛہہ ویٚکسیٖن آسہِ کَرُن ییٚتہِ چھَنہٕ فیسلٹی اسہِ سۄ کیٚنٛہہ تہِ